اگر بہٕ پرٛایویٹ ہاسپِٹَلَن ہٕنٛز کَتھ کَرٕ میٛٲنِس ایریا ہَس منٛز چھِ اَکھ زٕ پرٛایویٹ ہاسپِٹَل آسن ییٚتہِ تِمَن منٛز وٹار یِمَن چیٖزَن منٛز کیٛاہ مطلب کیٛاہ چھِ ڈِفِکَلٹی کیٛاہ چھےٚ یِمَن ہاسپِٹلَن منٛز یِوان ایز کَمپِیٲڈ ٹُوٚ گارمیٚنٛٹ ہاسپِٹل اگر أسۍ پرٛایویٹ ہاسپِٹَل چھِ گژھان تَتہِ چھِ یِوان پرٛابلِم اَکھ چھِ تَتہِ آسان زیادٕ فیٖس بَرُن چاہے کیٛاہ چھِ اَتھ وَنان خُدا مطلب اٮ۪ڈمِٹ چھُ گژھان پیشَنٛٹ تٔمِس چھِ پیٚوان گۄڈٕ بٮ۪ڈٕ خٲطرٕ چھِ الگ پونٛسہٕ پیٚوان گژھُن پَتہٕ ییٚلہِ دَوا تَتھ خٲطرٕ الگ پونٛسہٕ چھےٚ یِم پرٛابلِم یِوان اگر وٕنہِ گورمٮ۪نٛٹَن ہٕنٛز کَتھ کَرو تَتہِ چھِ یہِ مطلب اگر پیشَںٛٹ اٮ۪ڈمِٹ گژھِ تَتہِ چھِ وَنان گولڈَن کارڈ دِیِو گولڈَن کارڈ چھِ دِوان تہٕ پَتہٕ چھِ سورُے فِرٛی مِلان گارمٮ۪نٛٹ ہاسپِٹل اَز چھِ گۄڈٕ تِمَن منٛز تہِ فیسَلٹی مگر تَتہِ فیسَلٹی تیٖژاہ آسٲنی چھےٚ کہِ مگر ساروی چھِ فِرٛی آرام چھِ مِلان مگر پرٛایویٹ سکوٗلَن منٛز اگر باتھ روٗم واش روٗم چھِ گژھُن یا بٮ۪ڈ کَرو یوٗز تَتھ تہِ چھِ پونٛسہٕ دِنۍ پرٛایویٹ ہاسپٹل منٛز چھےٚ یِہٕے پرٛابلٕم کہِ تَتہِ چھِ پیٚوان ہرکینٛہہ مطلب ہرکینٛہہ چھُ تَتھ پیٚوان پونٛسہٕ تانۍ دیُن تَتہِ چھِ لَگان زیادٕ پونٛسہٕ نَتہٕ چھِ پرٛایویٹ ہاسپِٹَلَن منٛز اگر زیادٕ فیسَلٹی گورمٮ۪نٛٹ ہاسپِٹَلو کھۄتہٕ مگر تَتہِ چھےٚ پرٛابلِم کیٛاہ آسان تَتہِ چھِ آسان تَتہِ ہَکہِ نہٕ زیادٕ نہ ہیٚکو أسۍ زیادٕ پیشَںٛٹ روٗزِتھ أکِس زیادٕ نفر روٗزِتھ پیشَںٛٹَس سۭتۍ کیٛازِکہِ تَتہِ چھِ پیٚوان تیٖتیٛاہ پونٛسہٕ دِنۍ گورمٮ۪نٛٹ ہاسپِٹَلَس منٛز اگر سٲری روزو تَتہِ چھَنہٕ پریشٲنی کِہیٖنۍ پرٛایویٹ ہاسپِٹلَن منٛز چھےٚ واریاہ زیادٕ فیسَلٹی تہٕ مگر تَتہِ چھےٚ پرٛابلِم آسان تَتہِ چھِ پیٚوان زیادٕ پونٛسہٕ دِنۍ تیٖتیٛاہ اِنسانَس چھِنہٕ آسان وقتَس تِم پونٛسہٕ تہٕ کِہیٖنۍ نہٕ تَتہِ چھِ یِہٕے پرٛابلِم تَتہِ چھِ پیٚوان ہرکُنہِ تَتہِ چھِ پیٚوان پونٛسہٕ دِنۍ پرٛاویٹَن منٛز چھےٚ یِہٕے پرٛابلِم